شُنمتھ ساس پانٛژھ ہتھ تہٕ اکہٕ تٲجی دُنمتھ ساس ترٛےٚ ہتھ تہٕ دٔیتٲجی اکہٕ ونٛزاہ شَتھ پانٛژھ ژُنمتھ شَتھ تہٕ تیٚتہِ تٕرٛہ شےٚ لچھ اکہٕ تٕرٛہ ساس ژور ہتھ دٕہٲٹھ ٲٹھ لچھ اَر نمتھ ساس نَو شتھ تہٕ